یِم اَسہِ پَنٕںۍ کرٛاپ چھِ جانوارَن خٲطرٕ تِمَن خٲطرٕ پَزِ اَسہِ کیٚنٛہہ ٹایِپل ٹایِپکٕلی تِکیٛازِ اگر أسۍ پَنٕنۍ یِم جانوار چھِ یِم پَزَن اَسہِ بچاوٕنۍ تِکیٛازِ جَنٛگلَس منٛز چھِ سٕہہ آسان خر سٕہہ آسان ہاپُت آسان سَرُپھ آسان زیادٕ یِمَن ہُنٛد خٲطرٕ چھُ تِم چھِ اَتھ منٛز سٕہہ پادَر سٕہہ چھُ خرٕ سٕہہ چھُ جانوار بیٚیہِ چھُ ہاپُت چھُ شال چھِ یِم چھِ لۅکٹٮ۪ن لۅکٹٮ۪ن یِمَن گَبٮ۪ن کھٮ۪وان تیٖرٮ۪ن کھٮ۪وان گُپنَن کھٮ۪وان اَسہِ پَزِ یِم بچاوٕنۍ یِمَن ہٕنٛدِ خٲطرٕ پَزِ اَسہِ کانٛہہ وایِس کانٛہہ ٹٮ۪کنِکَل کانٛہہ اَصٕل پہم اِدارَس سۭتۍ کَنٛٹیکٹہٕ تھاوُن یِمَن نِش پَزِ اَسہِ دوٗر بچاوُن یِم پَزٮ۪ن اَسہِ فیٖلڈَس منٛز وُنہِ تہِ موجوٗد تھاوٕنۍ یِمَن نِش پَزِ اَسہِ ہِراس کَرُن یِمَن چیٖزَن نِش